کپوارِ کٮ۪ن تعلیمی اِدارَن منٛز پَنٕنۍ بَچن دٲخل کَرنہٕ خٲطرِ چھُ ایڈمِشَن فیس پیوان بَرُن باہ ساس پٮ۪ٹھ پنداہ ساس تام تہٕ سکوٗل فیٖس چھُ آسان شےٚ ساس پٮ۪ٹھ سَتھ ساس تام تٔتھی منٛز چھُ آسان گاڑِ فیٖس سُہ تہِ گوٚو پَتہٕ زٕ ساس پٮ۪ٹھ ترٛےٚ ساس تامَتھ